بہٕ ہسا چھَس أکِس فوٹوگرفرس کرٕ بہٕ یہِ زِ ایٚڈوایس کہِ سُہ کِتھ کٕنۍ بَنہِ اَصٕل اکھ فوٹو گریفر مِسال کہِ طور پر اَگر لوٗکھ چھُ نہَ کُنہِ چیٖزَس وٕچھان کہِ یُس أسۍ نہٕ زیادٕ ایٚٹریکٹو چُھ آسان کِہنۍ لوٗکھ چھِ کران اِگنور دَپان نہَ یہِ چیٖز ہسا چھُ نہٕ کِہنٛۍ مَگر أمِس فوٹوگریفرس چُھ یوٗتاہ اَنٛدازٕ آسان پَنُن زِ سُہ چھُ سُہ چھُ یہِ اَتھ فوٹووس اَتھ یِمن چیٖزَن تُلان اِتھ کٔنۍ فوٹو زِ یِتھ کٔنۍ تہٕ اَمہِ کٔشِش سان تہٕ اَمہِ اَنٛدازٕ سان تُلان فوٹو کہِ سُہ چھ ایٚٹریکٹ کران پانَس کُن یمن کہِ لُکن چُھ پَتہٕ باسان نہ زِ بہٕ اوسُس نہٕ چیٖزَس سَنٲنی یہِ چیٖز بَنیو وۄنۍ واریاہ زیادٕ اَصٕل یہِ خوٗبصوٗرَت بَنیو پَنٕنہِ اَنٛدازٕ سۭتۍ چھِ أسۍ اَتھ فوٹو تُلان کہِ أسۍ چھِ اَتھ ایٚنٛگلَس منٛز تُلان فوٹو زِ یہِ چھُ واریاہ اَصٕل گژھان